ہیٚلو اَسلام علیکُم ٹھیٖک چھُو حظ اَصٕل پٲٹھۍ چھُوا أسۍ چھِ اہَن حظ شُکُر رۄبَس کُن أسۍ چھِ ایم آے سکوٗل پیٚٹھ حظ تۄہہِ چھُو نا حظ تۄہہِ چھُو نا حظ ییٚتہِ یہِ پَرن دیٖبوٗ رانی یُتھُے مطلب تۄہہِ صُبَحس چھُو نا یہِ سکوٗل سوٗزمٕژ یہِ چھِ واریاہ بیٚمار أمِس چھِ گٲمٕژ کٲم أمِس چھِ گاڑ منٛزٕے لَجہِ مَژٕ اُلٹی یِنہِ وۅنۍ کَریٛاو أمِس اَسہِ گۄڈٕ بوٗزِو تُہۍ وۅنۍ ییٚلہِ أمِس اَسہِ ٹرٛیٖٹمینٛٹ دیُٚت نا أمِس دیُٚت اَسہِ دَوا وَوا ییٚتہِ مگر أمِس گٔے نہٕ فرق کِہیٖنٛۍ تہِ نہٕ وۅنۍ ٲسۍ أسۍ پرٛار وۅنۍ ہَے یہِ سکوٗل تہِ آیہِ أسۍ ٲسۍ پرٛارن أمِس مطلب أمِس گژھِ فرق اَسہِ نِیٛاے یور ما ماڈٔرٕن ہاسپِٹل تہِ حظ سکوٗل گاڑِ منٛز نِیٛاے اَسہِ یہِ مگر أمِس گٔے نہٕ فرقٕے وۅںۍ دوٚپ اَسہِ وۅنۍ چھُ أمِس کِیر کَرنہٕ خٲطرٕ اَتہِ ٹیٖچَر اَسہِ تھوٚومُت مگر أمِس چھَنہٕ فرق کِہیٖنٛۍ ٲدۍ گٔے یَس اَکہِ بَجہِ فرق وۅنۍ گوٚو تَنہٕ اَکہِ بَجہِ یُتھُے مطلب پَتہٕ پَتہٕ ٲس أمۍ أکۍ کھیوٚمُت بَتہٕ تہٕ أمِس کیٛاہ حظ ٲس بیٚیہِ گٲمٕژ اُلٹی سِٹاٹ وۅںۍ کٔرِو تُہۍ حظ کٲم تُہۍ اگر گَرِ پیٚٹھ ہیٚکِو یِتھ تہٕ تُہۍ ہیٚکہوٗن یہِ گَرٕ نِتھ اچھا

نا حظ تیٚلہِ کیٛاہ تیٚلہِ کیٛازِ سوزیوٕ تۄہہِ تیٚلہِ ٲس نہٕ سکوٗل سوزنی حظ اچھا

اچھا ٹھیٖک ٹھیٖک اچھا نا حظ أمِس چھا روزان أمِس ہَے چھِ روزانٕے صحت واریاہ خراب یہِ چھَ اَکثَر آسان بیٚمار نا یہِ چھَ آسان اَکثر بیٚمار آسان بِچٲر واریاہ أمِس چھُنہٕ اَوَے پَرنَس لیٚکھنَس منٛز تہِ مَن آسان کیٚنٛہہ کیٛازِکہِ یہِ چھِ بیٚمار آسان زیادٕ تَر تُہۍ کٔرِو کٲم تُہۍ نیٖہوٗن تُہۍ وۅنۍ ییٚلہِ گَرٕ نیٖہوٗن نا یہِ تُہۍ تُہۍ کٔرِو أمِس کَنسَلٹہٕ اَصٕل پَہم ڈاکٹر تاکہِ یہِ گژھِ ٹھیٖک وۅنۍ اگر تُہۍ یِیِو سکوٗل تام تہٕ یَتھ کیٛاہ وَنان ہُہ تُہۍ نیٖہوٗن یہِ اچھا نا حظ اَسے دیُٚت أمِس ٹرٛیٖٹمینٛٹ واریاہ أمِس کوٚر اَسہِ أمِس اوس گاڑِ منٛزٕے اُلٹی آمژٕ أمِس آسہٕ اَسہِ گاڑِ منٛزٕے مطلب یہِ ٹرٛیٖٹمینٛٹ دیُٚتمُت أمِس أمی یُتھُے گا مطلب یہِ گاڑِ منٛز کھٲرہوٗن نا تۄہہِ اَسہِ چھُ فٕسٹ ایٚڈ بۅکُس تٔتھی منٛز آسان ییٚلہِ نہٕ أمِس فرق گٔے تَمہِ سۭتۍ تہٕ پَتہٕ نیی اَسہِ یہِ اَکہِ بَجہِ یہِ حظ یہِ مَٹَن ہاسپِٹَل تورٕ أنۍ واپَس بیٚیہِ اَتہِ تھوٚو سکوٗل واریاہَس ٹایمَس وۅنۍ ییٚلہٕ أمِس زیادٕ گٔے حالات خراب وۅنۍ کوٚروٕ اَدٕ تۄہہِ اَسہِ فون نَتہٕ ٲس نہٕ أسۍ مطلب ڈِشٹٔرٕب کَرنُک ضروٗرَت کیٚنٛہہ تۄہہِ اچھا اچھا نا حظ تُہۍ کٔرِو یہِ چھِ بیٚمار واریاہ تُہۍ اگر گَرٕ کٔرِو کٲنٛسہِ فون گَرِ ییی گَرٕ منٛزٕ یِیہِ نا کانٛہہ تُہۍ کٔرِو گَرٕ فو چلو تُہۍ کٔرۍزیٚو مےٚ واپَس فون تُہۍ کٔرِو گَرٕ کٲنٛسہِ فون اگر نہٕ تُہۍ ہیٚکِو یِتھ تیٚلہِ تہِ چھِنہٕ کٕنٛہٕے پرٛابلِم تیٚلہِ دِمو أسۍ سکوٗلٕچ گٲڑۍ تہٕ یہِ حظ یہِ أمِس تھٔیہِ سِٹاپَس پیٚٹھ تھٔۍزیٚون تُہۍ فیملی میٚمبَر کانٛہہ یُس أمِس ایٚٹَینٛڈ کَرِ تٔتھِس تہٕ أمِس ژانیٚن اَنٛدَر ٹھیٖک چھا چلو چلو اَسَلامُ علیکُم چلو چلو